ٹھیٖک چھُو حظ شُکُر خۄدایس کُن تُہۍ چھُو حظ بیکرِی شاپ پٮ۪ٹھ کَتھ کَران ٹھیٖک جی اَسہِ حظ اوس آرڈَر کَرُن اَسہِ حظ ٲسۍ اکھ حظ ٲسۍ اَسہِ کُکیٖز آرڈَر کَرٕنۍ بیٚیہِ حظ ٲس اَسہِ برٛٮ۪ڈ آرڈَر کَرٕنۍ تۄہہِ کیٛاہ کیٛاہ ویٚرایٹی چھِو اَتہِ تُہۍ ؤنِو اَسہِ تہٕ أسۍ وَنو تَمے حِساب

جی پرٛایز کیٛاہ چھِ تِمَن گژھان

ساروی کھۄتہٕ ہاے کُس ووٚنو تۄہہِ زٕ ہَتھ شیٖت وول اَکھ حظ کٔرۍ زیٚو تُہۍ زٕ ہَتھ شیٖت وول چھِ اَسہِ اَکھ ضوٚرَتھ تِم تھٲیزیٚو اَسہِ تُہۍ لگ بگ پانٛژھ شےٚ کِلوٗ تھٲیزیٚو تُہۍ اَسہِ تِم رَیٚڈِی جی اَسہِ حظ چھِ تِم پنٛداہ اَگستُک دۄہ چھِ اَسہِ تِم ضوٚرَتھ اَسہِ تَمہِ دۄہ فَنٛگشَن گَرِ بوٚڑ بار فَنٛگشَن تہٕ پَتہٕ اگر اَسہِ بیٚیہِ ضوٚرَتھ تیٚتہِ ہیٚکِو نا اَسہِ پَتہٕ تَمہِ ساتہٕ تہِ دِتھ بیٚیہِ ٹھیٖک چھُ بیٚیہِ حظ چھِ اَسہِ برٛیڈ ضوٚرَتھ برٛیڈ ہیٚکیٛاہ ہاں یِمَے ییٚتِیَن تھٲیزیٚو تُہۍ پانٛژھ شےٚ کِلوٗ اَکُے قٕسٕم مگر پَتہٕ وٕچھو اَسہِ اگر پَرٕپِیَن تیٚلہِ ہٮ۪مو أسۍ بیٛاکھ قٕسٕم تہٕ فِلحال تھٲیزیٚو تُہۍ پانٛژھ شےٚ کِلوٗ جی بہٕ وَنو تۄہہِ ایڈرَس گاندَربَل ڈان ڈانگرپوٗرا چھُنا تِژھ توٗرۍ واتنٲیِزیٚو تُہۍ یہِ آ مطلب گَژھِ آسُن نَو ساڑٕ نَو گژھِ یہِ واتُن نو بیٚیہِ برٛیڈُک ؤنِو تُہۍ برٛیڈ ہیٚکو تُہۍ کٔرِتھ یہِ تُہۍ ؤنِو برٛٮ۪ڈ کانٛہہ قٕسٕم الگ کیٛاہ کیٛاہ چھِ ٹھیٖک ٹھیٖک یِمَن کیٛاہ چھِ ٹھیٖک رَینٛج کیٛاہ چھِ گژھان یِمَن ٹھیٖک سارے کیٛاہ چھُ ہایَسٹ یِوان اکھ ہَتھ تہٕ وُہ چھُ ساروی کھۄتہٕ ہایسٹ چلو ٹھیٖک چھُ یہِ تھٲیِزیٚو أسۍ ہایسٹ تھٲیِزیٚو تُہۍ دَہ ٹُو پَنٛداہ یِم تھٲیزیٚو تُہۍ لِفاف یِم برٛیڈ برٛیڈ مگر اَصٕل گژھِ آسُن اَسہِ چھُ امہِ برونٛہہ تہِ تۄہہِ نِش نِمٕژ ژوٚٹ مطلب تَتھ آیہِ واریاہ تٲریٖف کَرنہٕ دوٚپُکھ مطلب یہِ چھُ واریاہ زیادٕ اَصٕل ژوٚٹ چھُ یہِ تۄہہِ کَتہِ چھُو یہِ أنۍ مٕژ اَسہِ چھِ اَمہِ پَتہٕ واریاہ بیٚیہِ اَکھ زٕ فَنٛگشَن چھِ اَسہِ گَرِ بیٚیہِ بیٚیہِ حظ اوس اَسہِ برٕتھ ڈے کَیک آرڈَر کَرناوُن تُہۍ ہیٚکِو تَتھ ناو لَیکھِتھ

آ سُہ چھُنہٕ اَسہِ وٕنی کَران تَتھ چھُ تھوڑا ٹایم چھُ تَتھ بہٕ چھو تۄہہِ توتہِ تھاوان ؤنِتھ مطلب تُہۍ ہیٚکو اَسہِ پَتہٕ کٔرِتھ یہِ ٹھیٖک تَتھ چھُ اَسہِ ناو لیکھناوُن سُہ ہیٚکو تُہۍ کٔرِتھ ناو واو لَیٚکھناو آ ٹھیٖک چھُ تُہٕنٛز یُس یہِ ژوٚٹ چھُ واریاہ زیادٕ یہِ واتنٲیِزیٚو تُہۍ پَننِس ٹایمَس بیٚیہِ مطلب اَسہِ چھُ مطلب یُس یہِ تُہُنٛز ژوٚٹ چھُ یہِ چھُ واریاہ زیادٕ اَصٕل مطلب سانٮ۪ن یِمَن رِشتہٕ دارَن خٲطرٕ واریاہ زیادٕ پَسَنٛد دوٚپُکھ یہِ چھُ واریاہ زیادٕ اَصٕل مطلب نَتہٕ چھِ اَڑٮ۪ن اَڑٮ۪ن جایَن چھِ آسان مٔکٕر مطلب اِتھَے کٔنۍ چھِ آسان مَچھِ یا سُہ مٔکرِ آیہِ چھِ تِم آسان کَران تُہُنٛد حِساب کھوٚت اَسہِ واریاہ زیادٕ پَسَنٛد اِسلیے چھِ أسۍ بار بار اسلیے چھِو أسۍ بار بار تۄہے فون کَران اَمہِ پَتہٕ تہِ چھُو اَسہِ تۄہہِ واریاہ آرڈَر دِنہِ اَمہِ پَتہٕ چھِ اَسہِ فَنٛگشَن فَنٛگشَن زٕ ترٛےٚ گَرِ تَتھ کَرو أسۍ تۄہہِ آرڈَر اِسلیے تُہۍ سوٗزیو اَسہِ پَننہِ حِساب اَصٕل یہِ ژوٚٹ سوٗزیو اَسہِ اَصٕل یہِ اَسہِ مطلب بیٚکہِ ساتہٕ ہٮ۪کو تۄہہِ نِش یِتھ چلو ٹھیٖک چھُ